وعلیکُم سَلام الحمدُاللہ ٹھیٖک تُہۍ چھُو ٹھیٖک صحت چھا حظ ٹھیٖک آ جِناب محمد رمضان کۄلگامہِ پٮ۪ٹھ اَہَن حظ اَسہِ چھِ دۄدٕ فارَم گَرِ تہٕ أسۍ چھِ کَران یِمَن ترٛٮ۪ن ضِلعن کۄلگوم شُپین تہٕ پُلوٗم اَچھا تُہۍ ہیٚکو تُہۍ ہیٚکوٕ مےٚ ؤنِتھ کَتٮ۪تھ پٮ۪ٹھ تہٕ دۄد کوٚت چھُ اَسہِ سوزُن وِٮ۪جبیٛوٗر چھِ صُبَحس سٲنۍ گٲڑۍ کَنٹِنیوٗ وسان اَپٲرۍ گوٗرۍ وان کِنۍ تہٕ وِٮ۪جبیٛوٗر گژھِ آرام سان آ ڈیلی بیسِز پٮ۪ٹھ ساڑٕ شیٚے چھِ گٲڑۍ وِٮ۪جبیٛوٗر واتان برابر دۄدَس مُتعلِق دۄدَس مُتعلِق گژھِ نہٕ تۄہہِ کٕہٕنۍ شِکایَت یِنۍ یہِ چھِ گٲو دۄد خٲلِس گٲو دۄد ریٹ چھِ أسۍ دِوان دٔیہِ ژَتجی رۄپیہِ چھِ اَتہِ تہٕ ٲسِو تُہۍ رَٹان أسۍ چھِ دۄیہِ تٲجی دِوان مگر اِنکٕلوٗڈِنٛگ جی ایس جی ایس ٹی ژٔٹِتھ تہٕ بیٚیہِ باقٕے خرچہٕ یُس اَسہِ یِوان چھُ گاڑٮ۪ن واڑٮ۪ن ہُنٛد خرچہٕ سُہ ژٔٹِتھ چھِ دۅیہِ تٲجی رۄپیہِ کِلوٗ لیٖٹر آرام سان دۄیہِ تٲجی رۄپیہِ صُبحس تۄہہِ چھِ خٲلی مےٚ پَنُن ایٚڈرَس سوزُن تہٕ دۄیہِ تٲجی رۄپیہِ واتہِ تۄہہِ اوٚت آ تُہۍ کٔرِو سُہ کٔرِو نا تُہۍ مےٚ سیٚنٛڈ تۄہہِ کوتاہ چھُ ضروٗرت کیٛاہ چھِ ضروٗرت کَتنَس چھُ ایٚڈرَس سُہ ؤنِو تُہۍ مےٚ اِن تپٲری تہٕ بہٕ کرٕ تۄہہِ آ ژامَن چھےٚ ژامَن چھِ أسۍ تھاوان زامُت دۄد تھٔنۍ تہٕ گٮ۪و کٲشُر مگر پِیُور اَہَن حظ ٹھیٖک مگر سُہ چھُ پیٚوان گۄڈٕنٮ۪تھ تیٚلہِ أسۍ وَنُن اَسہِ ہَسا چھِ ییٚمہِ دۄہ یہِ ضروٗرت تہٕ أسۍ چھِ تھاوان سُہ صُبحَس تَتھ سۭتۍ آ اَسہِ چھُ پٮ۪وان گۄڈنٮ۪تھٕے وَنُن ٹھیٖک ؤنۍزیٚو تُہۍ کَمہِ دۄہ پؠٹھ چھُ کَرُن سِٹاٹ تہٕ ایٚڈرَس کٔرۍزیٚو مےٚ سینٛڈ بہٕ تھاوٕ گاڑِ وٲلِس ؤنِتھ